اسلام علیکُم وعلیکُم اسلام اہن حظ اۭں آ اَدٕ حظ کَر چھِو تُلٕنۍ ژنٛدروارِ دۄہ حظ آ تہٕ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ چھِ تَمہِ دۄہ فِری تُہِۍ کٔرۍ زیو مےٚ تَمہِ دۄہ فون تہٕ أسۍ یِمَو اَدٕ حظ ٹھیٖک وعلیکُم